السلام علیکُم مےٚ اوس آرڈر اکھ کورمُت فیس کریم تہٕ یہِ پیٚو مےٚ واریاہ کَم ریٹہِ منٛز کَم قۭمتہٕ منٛز پیٚو مےٚ یہِ تہٕ یُس یہِ پروڈکٹ چھُ یہِ اِستعمال کرنہٕ پَتہٕ باسیٚو مےٚ ییٚمہِ حِسابہٕ اَتھ قۭمَتھ ٲسۍ تَمہِ حِسابہٕ گژھِ یہِ درٛوگٕے پَہن آسُن کیازِ کہِ یہِ چھُ واریاہ اَصٕل پروڈکٹ فیس کریٖم تہٕ ییٚمہِ سۭتۍ چھُ اکھ چیٖز یُس تاپہٕ سۭتۍ ژَم چھِ دَزان یہِ چھُ یہِ چھُ اَتھ واریاہ یہِ بَچاوان یِم پِمپٕل چھِ آسان بٕتھِس نیران واریاہ کَم گٔے اَمہِ سۭتۍ مےٚ پِمپٕل تہِ یہِ چھُ اورٕ اَمِچ پیکِنگ ٲسۍ یہِ ٲسۍ واریاہ اَصٕل پیکٕڈ ٲسۍ یہِ ٹایمہٕ برونہٕے ووت مےٚ یہِ اکھ دۄہ یہِ چھِ اَمِچ ڈیٚلِؤری ٲسۍ ٹایمہٕ برونہٕے رٔٹ مےٚ اَمِچ ڈیٚلِؤری یہِ ڈیٚلِؤری باے اوس واریاہ اَصٕل طٔریٖقن اوس یہِ کَتھ کران طٔریٖقہٕ یمِس اَصٕل یُس بیٚیہِ پروڈکٹ چھُ یہِ چھُ واریاہ اَصٕل پروڈَکٹ ییٚمہِ حِسابہٕ اَمِچ قۭمَتھ ٲسۍ تَمہِ حِسابہٕ چھُ یہِ واریاہ اصٕل پروڈکٹ پرٮ۪تھ کانٛہہ ہیٚکہِ یہِ اِستعمال کٔرِتھ تہٕ یہِ اوس مےٚ اَتھ کیاہ وَنان اَمیکۍ رِووز چھِ بہٕ وَنہٕ یِتُے یوت یہِ چھِ واریاہ اَصٕل کریٖم کَم قۭمتس منٛز اَصٕل فٲیدٕ تہِ دِوان بٕتھِس بٕتھۍ نہٕ پھٹان کینٛہہ تاو سۭتۍ اَتھ کیاہ وَنان یہِ ہیٚکو دۄہَس منٛز دویہِ پھیٚرِ تہِ یوٗز کٔرِتھ